ہیٚلو اَسَلام علیکُم وَعلیکُم اَسَلام ہاں مےٚ حظ چھُ تُہُنٛد وارِیاہ بوٗزمُت تہٕ تُہۍ تُہۍ چھِو نہَ یِہےَ سُپایسَن وغیراہن سۭتۍ کَران اَہَن حظ آ آ آ مےٚ چھُ وارِیاہ تُہُنٛد بوٗزمُت تہٕ مےٚ حط اوس گَرِ فنٛگشن وۅنۍ تٔمی سِلسِلس منٛز کَریاے مےٚ فون کِتھٕ پٲٹھۍ کیٛاہ آسہِ ٹھیٖک کٕم سُپایسِز گَژھن ٹھیٖک اَہَن حظ نہَ نہَ یہِ چھُ بوٚڈ یہِ چھُ یہِ چھُ اَہَن حظ یِم چھِ سَبے اَکہِ حِساب

سِنتھٲرٹِک اَہَن حظ کِہیٖنۍ آہا سُہ چھُنہٕ مسلہٕ مسلہٕ چھُ وۅنۍ أڑۍ چھِ آسان بہٕ چھَس بُزرٕگ چھِ آسان مےٚ اَنے أکِس جایہِ یِمَے پایپہٕ مےٚ باسان لگ بگ گَژھن آسن اَسہِ سٲری بٮ۪مار پیمٕتۍ تِمو سۭتۍ مےٚ دَپان چھُ درٛۅگٕے پیٚیِنۍ مگر صحتس گوٚژھ نہٕ واتُن کیٚنٛہہ وۅنۍ اِسی لیے چھَسو بہٕ وَنان تُہۍ تُہۍ کٔرِو مےٚ رِکیمنٛڈ کیٛاہ روزِ ٹھیٖک کٕم سُپایسِز کیٛاہ چھُ آ آ آ آ

نہَ حظ نہَ مےٚ چھُ نِیُن تہِ تُہۍ نِش ہوٚمہٕ بدلہٕ آ ٹھیٖک

آ اَچھا جی ٹھیٖک ٹھیٖک اَہن حظ آ آ تتھ تہِ چھُ تِم کِہیٖنۍ اِسی لیے کوٚروٕ مےٚ تۅہہِ فون مےٚ چھُ تُہُنٛد وارِیا بوٗزمُت مےٚ دوٚپ دِمہو اکھ ٹرٛے گٔژھ دِنۍ ہر کُنہِ جاے اَچھا اَچھا اَہَن حظ سُہ گَری گَڈان یِم

مگر وۅنۍ چھِنا أڑۍ أڑۍ یِم چھِ آسان یِم حظ رۄہن تتھ چھُنہٕ سُہ رۄہنہٕ مَزے آسان مگر گوٚژھ مےٚ آسُن تی تی مےٚ گوٚژھ وۅنۍ صاف آسُن وۅنۍ چھُ مےٚ وۅنۍ چھِی چھُنا وۅنۍ چھُ قٔبیٖلہٕ تہِ بوٚڈ آسان اَہَن حظ آ ٹھیٖک چھُ پگاہ پگاہ آ یہِ واتیٛاہ مےٚ تیٚلہِ گَرے ٹھیٖک حظ چھُ ٹھیٖک چھُ